آ مےٚ اَنٛدر چھُ ہُنر تہِ چھُ سِکِل تہِ چھُ ٹیلنٛٹ تہِ چھُ مےٚ اَنٛدر چھُ کِرکٹ گِنٛدنُک ٹیلنٛٹ کِرکٹ کِرکَٹ چھُس بہٕ سَکھ شوقیٖن مےٚ چھُ کِرکٹَس سۭتۍ واریاہ رُجہان لگاو چھُ واریاہ زِیادٕ کِرکٹَس سۭتۍ تہٕ

کِرکٹ چھُ یِتھ کٔنۍ اسہِ ڈِیولپ گَژھان امہِ خٲطرٕ چھِ آسان دُۄہے پِرٛیکٹِس کَرٕنۍ گِنٛدُن چھُ آسان تَمہِ سۭتی چھُ سانہِ صِحت خٲطرٕ تہِ اَصٕل تہٕ بیٚیہِ چھُ مےٚ آرٹ پَرناونُک تہِ بیٚیہِ چھُ مےٚ آرٹ ٹیلنٛٹ سِکِل چھُ مےٚ یہِ تہِ کہِ بہٕ چھُس سارِوٕیَن سۭتۍ رَلوُن گِنٛدوُن اَسوُن